اہن حظ آ تہِ ہسا چھُ پتہٕ پؠٹھٕے آمُت تہِ گؠونُک کَلچَر ییٚتہِ ییٚتہِ کٲنٛسہِ آسہِ خانٛدر آسہِ مہرنہِ آسہِ ہا مہرازس آسہِ تمہِ دۄہ چھِ آسان مٲنٛز رٲز دوہ چھِ یِم تِم گؠوَان راتَس چھِ تِم آسان صُبَحس تانۍ چھِ آسان تِم گؠوان یا یہِ چھُ یِوان مہراز أمِس نٲیِد سمبالنہِ دٲڑ وٲڑ تھاوَان سمبٲلِتھ تَمہِ ساتہٕ تہِ ہسا چھُ گؠونہٕ یِوان یِم زنان چھِ آسان گؠوان ییٚمہِ ساتہٕ مہراز چھُ نَیٚرَان مہرِنۍ اَنٕنہِ تَمہِ ساتہٕ ہسا چھِ یِم لاگَان گؠوُن گٮ۪وُن چھِ یِم لاگَان نَیٚرَان گاڑِ برونٛٹھ برونٛٹھ چھِ آسَان یِم واریاہَس کالَس یِم گؠوان ییٚلہِ پتہٕ مہراز نَیرِ ییٚلہِ پتہٕ تورِ اَنہِ سہُ مہرِنۍ اَنہِ سہُ تمہِ ساتہٕ تہِ ہسا چھِ آسَان واریاہ گؠوَان گؠوَان تِم ییٚلہِ پَتہٕ مہ مہرِنۍ اَنن تمہِ ساتہٕ ہسا چھِ تِم لاگَان گؠون وؠون آرام سان ییٚتہِ ہسا اوس آسَان لٔڈِی شاہ وۄنۍ أسۍ اوس آسَان ریڈوَس پؠٹھ اوس آسَان سُہ لٔڈی شاہ وۄنۍ نسا چھُ یِوَان سُہ زیادٕ تر سُہ لٔڈِی شاہ کینٛہہ سُہ کیٛاہ ہسا گوٚو سُہ ہسا گوٚو ختم سُہ لٔڑِی شاہ